یِم فٕلَوٲرٕس چھِ تِمَن چھِ أسۍ گھرِ آب دِوان یِمو سۭتۍ یِم اَکھ بٔڑۍ چھِ گژھان پتہٕ ییٚلہِ تِم تیار چھِ گژھان تِم چھِکھ أسۍ مارکیٚٹ نِوان کٕننہٕ خٲطرٕ یِم بیٚیہِ فرٛوٗٹٕس چھِ تِم چھِ أسۍ گھرِ تہِ کھیٚوان بیٚیہِ رِشتہٕ دارَن تہِ سوزان تہٕ بیٚیہِ چھِ تہِ أسۍ بیٚیہِ چھِ تِم أسۍ مارکیٚٹَس منٛز کٕنان تہِ